ہٮ۪لو السلام علیکُم مےٚ کوٚرُو تۄہہِ رٮ۪سٹورٮ۪نٛٹ والٮ۪ن اَمۍ موٗجوٗب فون مےٚ دوٚپ مےٚ اوس اکھ آرڈَر اَکھ کَرُن ییٚمۍ موٗجوٗب مےٚ تۄہہِ پیوٚوُ فون کَرُن سُہ آرڈَر چھِ یہِ کہِ مےٚ اوس سُہ بِریانی اَکھ بَناوٕنۍ لیکِن بِریانی چھِ بَناوٕنۍ یِتھ کَنۍ کہِ اَتھ گٔژھ نہٕ سۄ زیادٕ مصالہٕ دار آسٕنۍ کِہیٖنۍ تہِ نہٕ اَتھ گَژھَن واریاہ کَم مصالہٕ آسٕنۍ تِکیٛازِ تہِ مےٚ چھُ مصالو سۭتۍ کیٛاہ چھُ مےٚ گژھان مےٚ چھِ مصالو سۭتۍ واریاہ زیادٕ پرٛابلِم گژھان تِم چھِ واریاہ زیادٕ تیز آسان یِم نہٕ مےٚ کھیٚنۍ چھِ بَنان کِہیٖنۍ تہِ تِکیٛاز تہِ وٕنۍکٮ۪ن چھِ مےٚ وٕچھمٕژ بِریانی چھےٚ پرٛٮ۪تھ جایہِ آسان تَتھ چھِ آسان واریاہ زیادٕ تَتھ چھُ واریاہ زیادٕ تیز مصالہٕ آس ہَرٕ کانٛہہ چیٖز آسان واریاہ زیادٕ تیز مِقدارَس منٛز ترٛاونہٕ آمُت لیکِن مےٚ کوٚرُو تَمے موٗجوٗب تۄہہِ فون مےٚ پیوٚوُ تۄہہِ اَمۍ موٗجوٗب فون کَرُن تِکیٛازِ تِم بہٕ بہٕ کَرناو گۄڈٕ اَصٕل بَدَل پنٛنہِ خٲطرٕ یۄس آسان بَنہِ مےٚ یہِ بِریانی سۄ کَرٕ بہٕ تیار تاکہِ تُہۍ دِیِو نہٕ مےٚ ہۄ بِریانی کہِ یُس تُہۍ باقِیَن لُکَن چھُو یَتھ تُہۍ آلرٔڈی ترٛاوان چھُو باقٕے یِم مصالہٕ وصالہٕ سٲری تیز پٔتی چھُ باقٕے رُہَن وُہَن چھُ یہِ سورُے یا رۄنٛگ چھُ یۄس باقٕے یِم رَنٛگ وَنٛگ چھِ یِم چھُو تُہۍ ترٛاوان لیکِن یِم گژھَن نہٕ یِنۍ میٛٲنِس اَتھ منٛز ترٛاونہٕ یہِ گوٚژھ مےٚ واریاہ کَم سٕپایسی آسُن اَتھ گژھَن نہٕ مےٚ یِم مصالہٕ وصالہٕ زیادٕ آسٕنۍ کِہیٖنۍ تہِ تِکیٛازتہِ مےٚ چھُ اَمۍ سۭتۍ واریاہ زیادٕ مےٚ چھُ ہاے یَتھٕ میٛادَس واریاہ زیادٕ تکلیٖف واریاہ زیادٕ آ پرٛابلِم چھِ مےٚ میٛادَس ییٚمۍ سۭتۍ مےٚ یہِ اَگر بہٕ یہِ بِریانی کھٮ۪مہٕ مصالدار اَگر بہٕ یہِ زیادٕ مصالدار کھٮ۪مہٕ مےٚ ہٮ۪کۍ اَمۍ سۭتۍ واریاہ زیادٕ پرٛابلِم گٔژھِتھ تَمے موٗجوٗب پیوٚوُ مےٚ تۄہہِ الگ یہِ فون کَرُن مےٚ پیوٚوُ تۄہہِ اَمۍ موٗجوٗب اَلگ گۄڈٕ آرڈَر دیُن کیٛازکہِ تُہۍ بَنٲیِو مےٚ تَمے حساب ییٚمۍ حساب بہٕ یَژھان چھَس ییٚمۍ حسابُک بہٕ یَژھان چھَس یہِ بَناوُن اَگر یہِ اَگر تُہۍ یہِ بَنٲیِتھ ہیٚکیوٗ تہٕ تیٚلہِ ہیٚکیوٗ مےٚ تُہۍ ؤنِتھ تاکہِ بہٕ تھاوو تۄہہِ یہِ آرڈَر دِتھ بہٕ ہٮ۪کو تۄہہِ یِم پونٛسہٕ اٮ۪ڈوانسَس منٛز أڑۍ ترٛٲیِتھ تہٕ بہٕ ییٚلہِ بہٕ پَتہٕ نِمہٕ تَمۍ ویٖز ترٛاوو بہٕ پَتہٕ تۄہہِ بیٚیہِ ہَن لیکِن مےٚ گوٚژھ بَرابر تیُتھُے آسٕنۍ بِریانی یِژھ بہٕ ژھانٛڈان چھَس تَتھ منٛز گٔژھ نہٕ کٕہٕنۍ تہِ فرق آسٕنۍ تِکیٛاز تہِ مےٚ چھَنہٕ بَنان کھیٚنۍ کِہیٖنۍ تہِ نہٕ یا یِم مےٚ باقٕے یِمَن مےٚ یِمَن مےٚ کھیٚنۍ چھےٚ تِمَن تہِ چھِ آلرٔڈی یِمَن یِمَن خٲطرٕ مےٚ یہِ آرڈَر کَرٕنۍ چھِ تِمَن تہِ چھَنہٕ بَنان یِتھ کَنۍ یہِ کھیٚنۍ کِہیٖنۍ اَسہِ چھُ گژھان اَمۍ سۭتۍ واریاہ زیادٕ زَرٮ۪ر چھُ واتان اَسہِ اَمۍ سۭتۍ جِسمَس تہٕ تَمۍ موٗجوٗب پیوٚو مےٚ تَوَے یہِ آرڈَر کَرناوُن گۄڈٕ مےٚ دوٚپ گۄڈٕ وٕچھ بہٕ یہِ کَمۍ حساب گژھِ مےٚ تُہۍ ہیٚکِوا مےٚ یہِ بَنٲیِتھ یَتھ مےٚ زیادٕ مصال گژھَن کِہیٖنۍ تہِ بیٚیہِ کوٚت چھےٚ یہِ واتناوٕنۍ تَمہِ خٲطرٕ تہِ دِمو بہٕ تۄہہِ سیوٚد اٮ۪ڈرٮ۪س تیٚلہِ اَگر تُہۍ مےٚ یہِ واتنٲیِو ہیٚکِو لیکِن اَمۍ برٛۄنٛہہ تہِ چھےٚ مےٚ واریاہَن جایَن یہِ آرڈَر کٔرمٕژ ایٚمۍ برٛۄنٛہہ تہِ ژھانٛڈے مےٚ واریاہَن لیکن مےٚ ٲس نہٕ پَتہٕ یہِ تِژھ واتان کِہیٖنۍ تہِ نہٕ یۄس بہٕ ژھانٛڈان چھَس مےٚ ٲسۍ تَتھ ٲسۍ آسان واریاہ زیادٕ مصالہٕ یِم باقِیَن خٲطرٕ ٲسۍ آسان بِریانی کٔرمٕژ تیار مےٚ ٲسٕکھ آسان سۄے بِریانی تھٲمٕژ تیار کٔرِتھ پَتہٕ ٲسۍ یہِ وَنان کہِ نَہ اَتھ چھُ کَم مصال لیکِن تَتھ ٲسۍ آسان تِم مصال بَرابَر یِم تَتھ ترٛٲیِتھ چھِ آسان ییٚمۍ سۭتۍ مےٚ پَتہٕ واریاہ زیادٕ پرٛابلِم چھےٚ گژھان لیکِن اَگر بہٕ کَم مصالدار چھَس کھٮ۪وان تَمہِ سۭتۍ چھَنہٕ مےٚ پرٛابلِم گژھان کِہیٖنۍ تِکیٛازِ تَتھ چھَس بہٕ تَتھ چھُ آسان مصال کَم سُہ چھُ آسان تھوڑا یِتھ کَنۍ بَتہٕ چھُ اِنسان گَرِ کھٮ۪وان سُہ چھُ بَنان تَمے حسابٕچ ییٚمۍ سۭتۍ مےٚ پَتہٕ پرٛابلِم ورٛابلِم چھےٚ گَژھان کِہیٖنۍ نہِ یۄس بہٕ پَتہٕ آرٲنی سا آسٲیِش آسان کھٮ۪تھ چھَس ہٮ۪کان یۄس نہٕ میٛٲنِس میٛادَس تہِ پَتہٕ پرٛابلِم چھےٚ کَران کِہیٖنۍ نہٕ تِکیٛاز تہِ مےٚ چھِ آلرٔڈی ڈاکٹَر صٲبَن ووٚنمُت کہِ ژٕ ہٮ۪کَکھ نہٕ مصالدار چیٖز کھٮ۪تھ ییٚمۍ سۭتۍ مےٚ پٮ۪وان چھُ پانَس پنٛنہِ خٲطرٕ احتیاط کَرُن ییٚمۍ موٗجوٗب مےٚ پٮ۪وان چھِ یِمہٕ چیٖز کَم کَرٕنۍ تاکہِ بہٕ روزٕ اَصٕل مےٚ میون صحت روزِ اَصٕل بہٕ گژھ نہٕ بٮ۪مار کیٚنٛہہ وۄنۍ چھُ کُنۍ ساتہٕ اِنسانَس مٲل پٮ۪وان یِمَن چیٖزَن ہُنٛد تَمہِ موٗجوٗب چھُ مےٚ پٮ۪وان آرڈَر کَرُن یا گَرَس منٛز چھِ کُنۍ ساتَن تِژھ کانٛہہ تِژھ کانٛہہ فَنٛگشنَہ آسان ییٚمۍ موٗجوٗب یِم چیٖز چھِ پٮ۪وان آرڈَر کَرٕنۍ ییٚمۍ موٗجوٗب پَتہٕ آب چھِ یِوان تَمے موٗجوٗب پیوٚو مےٚ تۄہہِ فون کَرُن مےٚ دوٚپ بہٕ تھاوو تۄہہِ یہِ آرڈَر ؤنِتھ تُہۍ بَنٲیزیو مےٚ یہِ واریاہ کَم سٕپاے واریاہ کَم مصالہٕ ترٛٲیزیو میٛٲنہِ اَتھ بِریانی تاکہِ مےٚ تہِ واتہِ نہٕ اَمۍ سۭتۍ زَرٮ۪ر کِہیٖنۍ تہِ بیٚیہِ ہٮ۪کو بہٕ دِمو بہٕ تۄہہِ پَنٕنۍ پونٛسہٕ تہِ بَرابَر